اَسَلامُ علیکُم تُہۍ چھُو حظ پیٖزا ہَٹ پٮ۪ٹھ اَسہِ کَراو اوٚتان یہِ تھوڑا یہِ آرڈَر کیٚنٛہہ سامان تہٕ مےٚ چھُس وٕنکٮ۪س ییٚتہِ چھِنہٕ اَسہِ یَتھ روٗمَس پٮ۪ٹھ پَلیٹ بیٚیہِ چَمچہٕ بیٚیہِ سوٗزِو سُہ تِرٛشوٗل اَکھ ییٚتہِ چھِنہٕ سُہ ایولیبل کِہیٖنۍ تہٕ سُہ تہِ سوٗزِو اَتھ آرڈرَس سۭتی یہِ بِل بَنیو سُہ کٔرِو مےٚ سٮ۪نٛڈ تہٕ بہٕ کَرو تۄہہِ پے حظ